اگرأسۍ جانوَرَن ہنٛز کَتھ کَرو زٕ قسمہٕ زٕ قسم چھِ جانورَن اَکھ گے پالتو جانور بییہِ گے جنگلی جانور جنگلی جانور گے یِم جنَگلَس منٛز آسان روزان پالتو جانور گے یِم گَرن منٛزچھِ روزان گَرن منٛز مطلب کہِ یِمَن اٮ۪ڈیپٹ چھِ کَران یِم یِمن اَڈیپٹ چھِ کَران لُکھ یِمن پسند چھِ یِمن پسند چھِ کَران یِم تھاونۍ پالتو جانور تِمن منٛز چھِ یوان خرگوش چھِ یوان برٲر چھِ یِوان ژھاوٕجۍ چھِ یِوان گاو چھِ یوان داند چھِ یوان یا باقی واریاہ چھِ اَتھ منٛز یوان وۄنۍ فی الحال نیو مےٚ یہِ ییٖتٮ۪ن ہُند ناو اگر بہٕ وۄنۍ پَنٕنۍ کَتھ کرٕ مےٚ چھُ پالتو جانور گژھان خۄش سۄ گے گاو گاو چھے مےٚ اِسی لیے پسند گَژھان تہِ کیاز کہِ یہِ چھےٚ مطلب گَرس منٛز گۄڈنیکُے سوال گَرس منٛز گَژھہِ ضروری آسُن کانہہ نَتہٕ کانہہ پالتو جانور تِکیاز کہِ از اگر أسۍ أزیُک أزیُک دور وٕچھَو آ با بَچہِ چھِ بَچَن چھِ تھاوان آوُر یِمن سۭتۍ فونَن سۭتۍ ییٚمہِ سۭتۍ کہِ زِ بَچن واریاہ پرابلم چھِ گَژھان یا تِمن چھِ أچھہِ گَژھان خراب یا پَگاہ چھُ آسان تِمن کَلہٕ دود چھُ آسان تیمہِ کھۄتہٕ بہتر چھُ بَچہِ تھاوٕنۍ آوُر پالتو جانوَرن سۭتۍ تِم ضروری چھُنہٕ تِم اَنن گٲو تِم ہٮ۪کَن بر برٲر تہِ أنِتھ یا خرگوش تہِ أنِتھ یا بیاکھ کانہہ پالتو جانور أنِتھ تہٕ مگر مےٚ چھِ گَژھان گٲو خۄش تہٕ گایہِ ہُند چھُ یہِ زِ مطلب کہِ اہم رول أکس انسان سٕنز زِندگی منٛز سُہ چھُ یہِ کہِ اکھ اکھ چھ یہِ دۄد تہِ دِوان بیٚیہِ چھِ پتہٕ یہِ پرٕسان تہِ یۄس ییٚلہِ پرٕسان چھےٚ ییٚلہِ سۄ سُہ گۄڈٕنِیُک دۄد چھِ أمسۍ ہیوان تَتھ چھُ آسان الگے مَزٕ تَتھ چھِ تِتھ چھِ یوان بناونہٕ ژامَن سۄُا چھِ یوان ہمساین منٛز بٲگراونہٕ ییٚمہِ سۭتۍ کہِ تِمن تہِ چھُ نَنان کہِ گاو چھےٚ پرٚژھیٲمٕژ تہٕ یُس سُہ دۄد چھُ سُہ چھُ گَژھان اِستعمال چاے منٛز چھُ گَژھان یا سِنِس مںٛز تہِ چھُ گَژھان سُہ اِستعمال